ہٮ۪لو السلام علیکم أسۍ حظ چھِ کَسٹٕمَر تُہُنٛد تُہۍ چھُو حظ تُہۍ چھُو حظ فیشن بُٹیٖک پٮ۪ٹھ اَسہِ حظ أسۍ یِم سُوناوٕنۍ کیٚنٛہہ فِراک شلوار اَسہِ چھِ پانٛژھ شےٚ فراک شلوار سُوناوٕنۍ مگر تِمَن چھِ الگ الگ ڈِزاین ترٛاوُن اَسہِ چھِ پٔرٕل وألۍ ڈِزاین ترٛاوُن اَسہِ چھِ پاکِستانی ڈرٛس سُوناوُن مےٚ چھُ یہِ گاگرا چولی سُوناوُن تُہۍ چھُوا یِم ڈِزاین ترٛاوان مگر تُہۍ ہیٚکِوا پانہٕ سُوِتھ تِم آہا

مطلب کہِ اَسہِ چھُ گژھُن پاٹی منٛز کہِ اَسہِ گژھن نہٕ آڈ ڈِزاین آسٕنۍ یِمَن فراک یَزارَن کیٚنٛہہ اَسہِ گژھِ آسُن نیوٗ ٹایپ ڈِزاین ییٚمہِ سۭتۍ مطلب کہِ تِم آڈ ڈِزاین چھِنہ آز گژھن کہِ کہِ سُہ چھِ دوٗری یِوان پرٛٮ۪زناونہٕ تہٕ أسۍ چھِ آڈ ڈِزاینٕکۍ یہِ فراک شلوار سُیِتھ تیٖژ ہن گژھِ نہٕ گژھُن کینٛہہ اَسہِ گژھِ آسُن اَصٕل نیوٗ ٹایپ ڈِزاین یِم آز نٔے ڈِزاین ترٛاوان چھِ تہٕ مےٚ ؤنۍتو یہِ سِلأے کیٛاہ چھُ نہ مطلب کہِ أسۍ چھِنہٕ أسۍ چھِنہٕ یہِ دِوان پیمٮ۪نٛٹ یِتھ کأٹھۍ کہِ أسۍ چھِ کران آن لاین پیمٮ۪نٛٹ أسۍ چھِ ہٮ۪کان اٮ۪م پے کٔرِتھ گوٗگٕل پے کٔرِتھ مطلب کہِ بہٕ چھَس وَنان بہٕ چھَس وَنان تُہۍ کیٛاہ چھُو آز یہِ ہٮ۪وان سِلأے وِلأے کیٛاہ چھُو ہٮ۪وان تَمی حسابہٕ ہٮ۪کو نہٕ أسۍ أنِتھ نہ أمِس چھُ ڈِزاینٕے یوت ترٛاوٕنۍ سارنی ڈِس مطلب کہِ ڈِسکاوُنٛٹ چھِنہٕ کِہیٖنۍ کران یِم چھِ پٲنٛژھ شےٚ چھِ تِم ٹوٹل اۭہ نَہ بہٕ چھَس دَپان مطلب کہِ ییٚمہِ ساتہٕ بہٕ تۄہہِ پیمٮ۪نٛٹ کَرٕہو ییٚمہِ ساتہٕ بہٕ تُہنٛدۍ ڈِزاین گۄڈٕ چھُ مےٚ وٕچھُن اَکہِ فراک شلوارُک ڈِزاین کیٛاہ ترٛأیِو تُہۍ تہٕ بہٕ کرو تَمی ساتہٕ تۄہہِ پیمٮ۪نٛٹ تہٕ اٮ۪م پے کٔرۍوا گوٗگل پے چھُوا کرُن فون پے چھُوا کرُن بہٕ ہٮ۪کہٕ تۄہہِ تَمی ساتَن کٔرِتھ مطلب کہِ گۄڈنٮ۪تھ چھَس بہٕ گۄڈنٮ۪تھ وٕچھان کہِ ڈِزاین کیٛاہ ترٛأیِو تُہۍ اۭں اۭں آچھا یہِ پاکِستانی فِراک شَلوارَن کیٛاہ گژھان یہِ ساڑ پانٛژھ ہَتھ ڈِسکاوٛنٹ نہٕ کِہیٖنۍ سُہ چھُ گژھان زیادٕ ساڑ شےٚ ہَتھ ییٚتہِ حظ چھِ اَسہِ یُس اَسہِ بیٛاکھ فیشن ڈِزاین بُٹیٖک چھُ ییٚتہِ تھٕے تَتھ چھُ یہِ ہہ یہِ سُہ چھُ مگر کشمیٖر بُٹیٖک یہِ چھِ سُہ چھِ نٮ۪برِم لیڈی سۄ تہِ چھےٚ سُوان مگر تٔمۍ سٕنٛدۍ یِم فراک شلوار یِم کھٔتۍ نہٕ مےٚ پسنٛد کینٛہہ سُہ چھِ تھوڑا آڈ ٹایپَس پٮ۪ٹھ سُوان سۄ چھِ سُوان نٮ۪برِم ٹایپَس پٮ۪ٹھ تِم فراک شلوار مطلب کہِ سون رسمو رِواج چھُنہٕ تہِ کیٚنٛہہ کہِ شریعت چھُنہٕ تِم پَلو دِوان اِجازت لاگنَس کینٛہہ بہٕ چھَس دَپان مطلب کہِ تُہۍ گٔژھِو مےٚ تِتھۍ سُوٕنۍ کہِ یُس نہٕ سُہ تہِ گژھِ نہٕ باسُن آڈ ٹایپَس پٮ۪ٹھ سُہ فیشَن کیٚنٛہہ اۭں

اَچھا تُلِو کینٛہہ چھُنہٕ پَرواے تہٕ ٹایمِنٛگ کیٛاہ چھےٚ آ اَچھا تُلِو ہٮ۪لو تیٚلہِ ہٮ۪کوٕ أسۍ وٕنۍکٮ۪نٕے یِتھ اَسہِ گژھن آسٕنۍ یِم مانڈے ٹُہ ٹیوٗزڈے تام گژھن یِم آسٕنۍ اَسہِ تیار